اسلام علیکم ہے یہِ چھا کنٛگٕس کیفے رٮ۪شٹوریٚنٹ اسہِ حظ اوس آز خوشی ہُنٛد ماحول گرِ اسہِ درٛایاو راتھ رِزلٹ بٲیِس گرِکٮ۪و دوٚپ آز گژھو کُنہِ جان ہوٹلس پٮ۪ٹھ تُہۍ ؤنۍ تو اتہِ چھا آز شامس ساڑٕ ٲٹھ کانٛہہ ٹیبٕل یلہٕ أسۍ آسو لگ بگ لگ بگ ستھ ٲٹھ نپرم مےٚ ؤنۍ تو تُہۍ اتہِ کیٛاہ کیٛاہ چھُ مِلان اسہِ اوس کٲشُر وازٕ وان ضروٗرت یتھ منٛز رِستہٕ کباب کانتی یکھٕنۍ چھِ یِوان یِم چیٖز گژھَن لٲزمی آسِنۍ بیٚیہِ ؤنۍ تو مےٚ تُہۍ تُہۍ کٔژِ بجہِ چھِو یہِ بند کران بیٚیہِ چھا اتہِ گٲڑۍ تھاونہٕ خٲطرٕ باتھ أسۍ آسَن کم از کم زٕ ترٛےٚ گاڑِ سۭتۍ باقٕے وسلام